وعلیکُم اَسَلام جِناب ٹھیٖک پٲٹھۍ چھِو حظ بیٚیہِ گَرٕ چھا سٲری ٹھیٖک ہے مےٚ حظ ٲسوٕ تۄہہِ یہِ کَمپُلینٛٹ اکھ کَرٕنۍ اَتہِ ہوٹلَس مَنٛز بہٕ آیوس نہَ حظ پٔتۍمہِ لَٹہٕ کہِ ژۅن دۅہَن خٲطرٕ اَہَن حظ پَرٛزٕنوٚوہسہٕ آ ہُتہِ پَہَلگامہٕ ییٚتہِ پٮ۪ٹھ بہٕ یُس آمُت اوسُس ہے بہٕ کیٛاہ حظ وَنو تۄہہِ تۄہہِ حظ اوسوٕ واریاہ زیادٕ اَتہِ پوٗوَر کَنٛڈِشَن اَتہِ ہوٹلَس نہَ اوس سٔروِس کیٚنٛہہ تہٕ ہے بہٕ حظ وَنو تۄہہِ اَکہِ اَکہِ سٲری چیٖز گۄڈنِچی چیٖز تَتہِ اوس نہٕ آب وُشُن کِہیٖنٛۍ اَز چھِ تٍر تۄہہِ چھُو پَیی تٍر ژایہِ اِنسان چلو حظ وۅنۍ کیٚنٛہہ چھُنہٕ مگر توتہِ تۄہہِ اوسوٕ تھوڑا امیُک مینٛٹین کَرُن وۅنۍ ہَچہِ وَچہِ زٲلۍتھٕے کٔرۍزِہو تھوڑا بہت اِنسانَس یِیہِ ہا تھوڑا سہوٗلِیت وۅنۍ کیٛاہ ہیٚکو تۄہہِ تۄہہِ حظ بہٕ حظ پٮ۪وُس بیٚمار تَتہِ پٮ۪ٹھ ہے بیٚیہِ ؤنۍ بس حظ شُکُر اَلحمدُ لِلہ بیٚیہِ ؤنِو تُہۍ مےٚ یہِ تہِ اَتہِ ٲسۍ واریاہ زیادٕ سٔروِس خَراب یِم ٲسۍ لونٛڈٕ اَتہٕ خَبر کُم چھِ تھکھ أنۍمٕتۍ یِمَن چھِنہٕ تَگان کتھ تہِ کَرٕنۍ ٹھیٖک پٲٹھۍ ہَے بہٕ اگَرے یورٕ عزتہٕ سان کتھ کران تِم چھِ وۅنۍ اورٕ تھوڑا بہت تیزرٕے ٲسۍ کران کھٮ۪نَس مَنٛز تہِ گے پرٛابلم اَسہِ تِمَن اوس پٮ۪وان مےٚ دوٗنَس گنٹس مےٚ تَتٮ۪ن پرٛارُن اگر آرڈر ٲسۍ کران کانٛہہ چیٖز مےٚ کَریے تَتہِ ہۄ بِریانی آرڈَر تَتہِ اوس سُہ کۄکر پیٖس اوسُس سُہ اوس زَن اوس موٗدمُت پولیو اوسُس گوٚمُت تھوڑا کٔرِو حظ اتھ کھٮ۪نَس مَنٛز کیٚنٛہہ اَصٕل پٲٹھۍ آیٹِم کٔرِو حظ ہے کیٛاہ حظ چھِو تُہۍ وَنان تُہۍ کٔرِو یَپٲرۍ حظ یِمَن ہَے بہٕ حظ چھُس تَتہِ پٮ۪ٹھ اوسُس بیٚمار پٮ۪ومُت مےٚ چھُ ہٹ تہِ تُہۍ بوٗزِو پانے ہٹِس کیٛاہ چھُ مےٚ گوٚمُت اکھ چھُ مےٚ اِنفیٚفکشَن گوٚمُت حظ ہٹِس بیٚیہِ چھِ مےٚ یٔڈ تہِ أنٛدرۍ کِنۍ خَرٲبی سٲرسٕے گٲمٕژ مےٚ چھُنہٕ اَتہِ نیٚبرِم گاشٕے وُچھمُت ترٛٮ۪ن دۅہَن پٮ۪ٹھ تُہۍ کیٛاہ حٕظ وَنان چھِو جُرمان ما بَریو پتہٕ آ بہٕ وَنہو تۄہہِ پَتہٕ پَہَن بہٕ کَرہو تۄہہِ پَتہٕ ناو واو تِہُنٛد أکہِ ونہو بہٕ تۄہہِ کُس اوس تتہِ سُہ لونٛڈٕ اوس خَبر کَتیُک پَیی مگر چلو ہوٹلَس مَنٛز اوس تھوڑا بہت زیادے تۄہہِ کوٚرمُت وۅنۍ تھورا کٔرۍہیٖو یہِ ٹھیٖک اِنشاء اللہ برٛونٛٹھَس ہے اَہَن حظ وۅنۍ توتہِ تھوڑا بہت گَژھِ ہے نا آسُن کیٚنٛہہ نَسا بایا مےٚ ہَسا دِتۍ پۅنٛسہٕ بایا تہٕ اَتہِ گَژھِ ہے کیٚنٛہہ اَصٕل پٲٹھۍ آسُن توتہِ ہے چلو کیٚنٛہہ چھُنہٕ وۅنۍ کَرَو أسۍ کٲم مےٚ چھُ یُن نَیہِ رٮ۪تہٕ یِمو بہٕ تۄہہِ تریٚمہِ تٲریٖخ پانٛژَن شیٚن دۅہَن خٲطرٕ چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ بہٕ کرہو تیٚلہِ وۅنۍ تۄہہِ پَتہٕ پَہَم فون اَدٕ حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ نَیہِ لَگٮ۪و تۄہہِ پھیٖرۍ تہٕ بہٕ دِمو تۄہہِ تَمہِ وِز اَصٕل ریٖزنیٚبل آ شُکریہ چلو بِہِو تُہۍ خۄدایس حَوال تہٕ بہٕ نیرو تۄہہِ وُنۍ